میٲنۍ فیورٹ بُک چھِ یو کین وِن یُس لیچھمٕژ چھِ شوکیراہن مےٚ چھِ سۄ پسنٛد امہِ موٗجوب کہِ ییٚلہِ مےٚ گۄڈنیکۍ لٹہِ سۄ بُک چھِ وچھمٕژ یُس اتھ گۄڈنیٚتھے کوٹ چھُ لیٖکھتھ سُہ چھُ ونان یِم ونٲرٕس چھِ آسان یعنی کہِ یِم زینان چھِ چیٖز یِم زینان وٲلۍ چھِ آسان تِم چھِ تِم چھنہٕ کانٛہہ مختٔلِف چیٖز کران کہینۍ بٔلکہِ چھِ تِم تمے چیٖز کران یِہِ لوزر چھُ کران مگر کران چھِ تِم الگ طٔریٖقس منٛز یہِ بُک یۄس چھِ امہِ سۭتۍ چھِ اکھ الگ ماٹِویشن مِلان انسانس گوٚو یُتھے أسۍ گۄڈنیٚتھے یہِ بُک چھِنہٕ لگن پرنہِ اسہِ چھُ گۄڈنیتھ باسان کہِ أسۍ تہِ ہیٚکو کٔرِتھ کینٛہہ أسۍ چھنہٕ لوزر أسۍ تہِ ہیٚکو وِنر بٔنِتھ اَسہِ تہِ چھِ اکھ امید زنٛدٕ گژھان امید چھِ سٲنِس دِلس منٛز پٲدٕ گژھان امہ موٗجوب چھِ مےٚ یہِ واریاہ زیادٕ پسنٛد یہِ بُک یہِ چھس بہٕ پرٮ۪تھ ساتہٕ کوٗشش کران پرنٕچ تِکیازِ امہِ سۭتۍ چھِ ہمیٚشہِ اسہِ ماٹِویشن مِلان